اَلسَلامُ علیکُم بِسمِ اللہ الرحمِٰ الرحیٖم وۅنۍ وَنہو تۄہہِ بہٕ کہِ أسۍ کِتھٕ پٲٹھۍ ہٮ۪کو گَرِ واٹَر آب صاف کٔرِتھ سُہ پیٛوٗرِفاے کٔرِتھ تہٕ سُہ چٮ۪تھ گۄڈنیُک طریٖقہٕ ہیوٚک ہیٚکو أسۍ یہِ کٔرِتھ کہِ أسۍ ہیٚکو آب گرٛٮ۪کنٲوِتھ ایٚز یوٗجَل سٲری چھِ آب گرٛٮ۪کٕناوان دٔوٚیِم کَتھ یہِ کہِ أسۍ ہیٚکو سُہ أکِس زٲلِس ڈُپٹَس کٔڈِتھ أکِس صاف کَپرس ہیٚکو سُہ أسۍ کٔڈِتھ تہٕ سُہ گژھِ تَمہِ سۭتۍ تہِ پیٛوٗرِفاے تہٕ ترٛیٚیِم کَتھ أسۍ ہٮ۪کو آب کالٕے رٔٹِتھ سُہ تھاوَو اَکھ صاف چھٔلِتھ بانَس منٛز تھاوہون آب تہٕ تَتھ بیٚیہِ سُہ سیٚم راتَس بۄن کُن تہٕ تَمہِ پَتہٕ ہٮ۪کٕہون سُہ أسۍ گرٛٮ۪کہٕ نٲوِتھ تہٕ ہٮ۪کو چٮ۪تھ یِم ٲسۍ کیٚنٛہہ پرٛیکٹِسِز زِ ییٚمہِ سۭتٮ۪ن أسۍ آب ہٮ۪کو صاف کٔرِتھ تہٕ ہٮ۪کو چٮ۪تھ گَرے کہِ اَسہِ اَسہِ چھُنہٕ اَتھ خٲطرٕ بازَر گژھُن کیٚنٛہہ یِم ریمِڈیٖز چھِ أسۍ گَرے کَران